أسۍ حظ چھِ اَمے موٗجوب وٲر کماوان أسۍ حظ چھِ یہِ ہَسا یہِ سبزی پانٔے بناوان صُبحس تہِ لگان سبزی کالچَن تہِ لگان سبزی یا ہَمساے آسان تٔمس دِوان رِشتہ دار آسان تٔمس دِوان أسۍ حظ چھ دِوان کانٛہہ تہِ چھُ یوان تہٕ تٔمس ہَسا چھِ أسۍ یہِ ہسا یہِ دِوان أمکۍ موٗجوب چھِ أسۍ یہِ ہَسا یہِ وٲر کماوان پَتہٕ حظ چھِ پَتہ چھِ مَژرٕوانٛگن بیٛول وۄوان ییٚلہِ مَژرٕوانٛگن بیٛول وۄوان چھِ پتہٕ ہسا چھُ پَتہٕ کھسان سُے چھِ پَتہٕ تھل أسۍ کران پَتہٕ ییٚلہِ کھسان چھُ سُہ لگان چھُ سُہ تہٕ دِوان چھِ پَتہٕ أسۍ آب واب تَتھ ییٚلہِ پَتہٕ آب چھُ خۄشک گَژھان یِوان چھُس پھٲہریار چھِس پَتہٕ ژوٗڈ ووٗڈ دوان ییٚلہِ پَتہٕ ژوٗڈ ووٗڈ چھِس دوان تہٕ دوان چھِس دۄیہِ تریٚیہِ لَٹہِ ژوٗڈ ووٗڈ تہٕ یوٚتانۍ تتھ مَژرٕوانٛگن چھ پیٚوان چھِ تم حظ چھِ یہِ ہَسا یہِ واریاہ تہِ فصٕل دِوان یہِ ہَسا یہِ گۄڈٕنیٚتھ حظ چھُ نیٛول آسان پَتہٕ چھُ وۄزُل گَژھان أتھۍ سۭتۍ چھِ پتہٕ رازمہ تہِ کَڈان یہِ ہَسا یہِ پَتہٕ حظ چھِ أسۍ کالچَن بیٚہوان سٲری بٲژ کَڈنہِ رازمہ کَڈان نیران ہَسا چھِ گَلبہٕ شکر خۄدایَس کُن تہٕ نیرَن چھِ گَلبہٕ رازمہ تہٕ چھِ أسۍ کالچَن بیٚہوان سٲری بٲژ رازمہ تہِ کَڈنہِ پَتہٕ حظ چھِ أسۍ صُبحَس وۄتھان وارکار تہٕ ترٛاوان چھِ أسۍ تِم تاپَس رازمہ وازمہ تہٕ چھِ أسۍ یہِ ہَسا یہِ پنٕنۍ پَتہٕ کٲم لاگان کَرٕنۍ کھسان چھِ أسۍ وارِ مَنز تہٕ چھِ دِوان پَتہٕ آباہ واباہ تتہِ بیٚیہِ یتھ ژوٗڈ آسہِ دیٛن تہٕ چھِ أسۍ تتھ تہِ دِوان ژوٗڈ ووٗڈ اصٕل پٲٹھۍ تہٕ وسان چھِ أسۍ پَتہٕ ییٚلہِ تاپھ چھُ تیزان أسۍ ہَسا چھ پَتہٕ شامَن دِوان آب واب یہِ ہَسا یہِ واریٚن پاریٚن تہٕ چھُ پتہٕ یہِ ہَسا یہ یوان پھٲہریر وٲہریر تہٕ دِوان ہَسا چھِ تمن بیٚیہِ ژوٗڈ ووٗڈ اصٕل پٲٹھۍ تہٕ کھسان ہَسا چھِ أسۍ گَلبہٕ یہِ ہَسا یہِ خۄداے سٕنٛدۍ یَژھنہٕ سۭتۍ گَلبہٕ سبزی تہٕ ییٚمِس تہِ قسمَتس چھُ آسان تہٕ تمس سُہ تہِ چھُ نِوان یہِ ہَسا یہِ